ہٮ۪لو اَسَلامُ علیکُم ٹھیٖک چھِو حظ آ ٹھیٖک پٲٹھۍ تُہۍ چھُوا یہِ باغہٕ دَوا کٕنَان اَسہِ حظ ٲس پانَس یِہٕے زَردیٛار ہیوٗ نا اَتھ چھِ کُس دَوا حظ کَرو سوٗپَر سٹارا بیٚیہِ یہِ چھُو باغ نا یہِ اوس ٲبیَسٕے نا جنٛگلَس کُن چھِنہٕ یہِ کینٛہہ یہِ چھُ ٲبیَسٕے بنومُت اَتھ کوٗتاہ دَوا حظ کَرو اَتھ کُس دَوا کَرو اچھا ٹھیٖک چھِ بیٚیہِ بَس ٹھیٖک تُہۍ ؤنۍ تو مےٚ اَسہِ کۭتیٛاہ حظ ڈرٛم لَگن اَتھ اَسہِ چھُ لَگَان اَتھ ترٛےٚ ڈرٛم اَتھ کُس حظ دَوا لَگہِ منٛزَٕ دہ ٹیٖن ہا بیٚیہِ حظ وَنہو بہٕ یہِ اَسہِ اوس یَتھ تھوڑا نا ژوٗنٛٹھٮ۪ن یِمٕے زٔدۍ ہِی گٔمٕتۍ تِمَن چھِ اَسہِ سکیب ہِش کھٔژمٕژ نا تَتھ کیٛاہ کَرو أسۍ أسۍ حظ چھِ کیٚنچی ویٚنچی کَرَن اَصٕل پٲٹھۍ نا کیٚنچی ویٚنچی کَرَان اَصٕل پٲٹھۍ گُڈٲے چھِ کَرَان کھاد واد چھِ ترٛاوَان اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ واتَان اَوا کیٚنچی ویٚنچی چھِ اَصٕل پٲٹھۍ کَرَان کھاد چھِ ترٛاوَان دَوا چھِ ترٛاوَان اَتھ چھِ ژوٗنٛٹھۍ تھوڑا نا یِمٕے اَتھ چھِ یِمٕے تھوڑا یِہٕے ٹیٚکۍ ہِی نا آ یہِ کۭتِس گژھِ یہِ کۭتِس بَنہِ اَسہِ دَوا شیٚن سا کَم پَہم کٔرِوُس کینٛہہ مےٚ دوٚپ کَم پَہَم کٔرِوُس کینٛہہ بہٕ چھُس دَوا کَرَان نا یکیٛاہ واتَان ٲسۍ أسۍ یِتھ پٲٹھۍ نا ہے اَتھ کُس دَوا کَرو سوٗپَر سِٹار تہٕ کیلشَم نا وۄنۍ کَر حظ یِمو أسۍ تیٚلہِ اچھا ٹھیٖک چھُ اَسہِ چھُ لَگَان اَتہِ ترٛےٚ ڈرٛم نا اَتھ کوٗتاہ دَوا ترٛاوَو تیٚلہِ اچھا ٹھیٖک چھُ دَپ پَتہٕ ژَلنَس یِم ہُہ ٹیٚکۍ ویٚکۍ نا اچھا بیٚیہِ چھُوا ٹھیٖک پٲٹھۍ اَوا اَوا ٹھیٖک پٲٹھۍ اَصٕل کھاد واد حظ اَوا اَوا چلو أسۍ یِمو صُبحن تُلِو تُلِو کینٛہہ چھُنہٕ پَرواے أسۍ یِمو ٲٹھِ بَجہِ اَوا اَوا تُلِو تُلِو کینٛہہ چھُنہٕ پَرواے اَدٕ سا تُلِو